سٲنِس علاقس منٛز یِم گیمہٕ گِندنہٕ چھِ یِوان یا یِم کٔشیٖر منٛز برونٹھٕ پٮ۪ٹھ گِندنہٕ آسہٕ یِوان گیمہٕ تِمن چھِ وَنان اکھ گیم ٲس یِتھ وَنان چھِ لٔٹھکی لوٹ تَتھ منٛز اوس کٲم پیوان کَرٕنۍ تَتھ منٛز چھُ اکھ نفر تَمِس اَتھ چھِ آسان لوٗر اکھ بیاکھ لوٗر چھے آسان لۄکٔٹ لوٗر لۄکٔچہِ بَجہِ لورِ سۭتۍ چھِ لۄکٔچہِ لورِ تراوان دَب تَمہِ پَتہٕ یوٗتاہ دوٗر سُہ واتہِ تَتھیتھ چھُ آسان بیاکھ نَفر سُہ چھُ کران اَنان تٔمِس سُہ لوٗر واپَس یِتھٕے کَنۍ چھُ یِوان یہِ گِندنہٕ تمہِ وَرٲے أسۍ اَتھ گیم گِندان برونٹھ تَتھ ٲسۍ وَنان گرمہ گرمنز گِندُن تَتھ منٛز ٲسۍ کران کٲم تَتھ منٛز ٲسۍ لۄکچہِ کَنہِ سَتھ تھاوان پیوٹھُس پٮ۪ٹھ تَمہِ پَتہٕ اوس وایان تَتھ اکھ نفر وایان بال اوس لایان سُہ تَتھ دٲرِتھ تَمہِ پَتہٕ اوس لاے تَتھ اوسُن اکھ پٔتۍکِن اکھ کیٖپر اکھ سُہ اوس تراوان بال سُہ اوس لایان پَتہٕ ہمِس تٔمِس اوس پیوان بییِس نَفرس اوس پیوان بَچُن تَمہِ بالہِ نِش تٔمِس گژھِ ہا نہٕ سۄ بال یِنۍ کِہیںۍ اَگر سۄ تٔمِس بال آیاے تیٚلہِ گوٚو گٔیاو سُہ ییٚمہِ کھیلہٕ نِش نیبر تَمہِ وَرٲے ٲسۍ گِندان تَتھ ٲسۍ وَنان سَزٕ کھنَس گِندُن سَزٕ کھنَس ٲسۍ گِندان تَتھ منٛز ٲسۍ بَناوان بٔڑۍ ڈبہٕ باہ ڈبہٕ ٲسۍ بَناوان شیٚے ڈبہٕ ٲسۍ بَناوان ییٚکیاہ سایڈس شیٚے ڈَبہٕ ٲسۍ دباوان بَناوان بیٚیِس سایڈَس پَتہٕ اوس أکسی کھۄرَس پٮ۪ٹھ پیوان دَرُن پَتہٕ اوس پیوان اکھ کٔنۍ اکھ اَنٕنۍ پٔلین کٔنۍ اکھ سۄ ٲسۍ پیوان اَکہِ أکِس ڈَبہٕ پٮ۪ٹھ بیٚیِس ڈَبَس لایِنۍ أکسی کھۄرَس پٮ۪ٹھ روٗزِتھ مَگر پَتہٕ اوس پیوان جمپ کرُن تَمہِ اَکہِ أکسی کھۄرَس پٮ۪ٹھ اوس پیوان جمپ کَرُن یوٗت کالہٕ نیبر ٲسۍ واتان واپَس تَمہِ علاوٕ چھُ گِندان بیٹ بالَس بیٹ بالَس چھُ تَتھ منٛز حظ چھُ پَیی بیٹ گژھِ آسُن بال گژھِ آسِنۍ وِکٹہٕ گژھن آسنہِ ٹیٖم گِندن وٲلۍگژھن آسنۍ نفر تَمہِ پَتہٕ چھُ اکھ نفر کران بال بیاکھ نَفر چھُ بیٹس آسان تھپھ کٔرِتھ گِندان چھُ تَمہِ وَرٲے چھُ گِندان فُٹ بال فُٹ بالَس خٲطرٕ گژھن آسںۍ گۄڈٕ گژھن آسنۍ گِندن وٲلۍ ٲٹھ دہ نَفر گژھن آسںۍ کَم سے کَم گژھن ٲٹھ دہ نفر تَمہِ پتہٕ چھُ بالِنگ گول بالہِ پیوان نیِنۍ اکھ أکِس پیوان بال نیِنۍ اورٕ یور کَرُن چھُ پیوان یی گول پیوان گول گول پٮ۪وان کرُن تَمہِ وَرٲے چھِ گِندان ییٚتہِ والی بال والی بال چھُ فِٹ بال کہِ پٲٹھۍ اَصٕل بال گول اَلبتہ وۄنۍ چھُ سُہ یِوان نَریو ستۍ گِندنہٕ تہٕ ہُہ چھُ یِوان گِندنہٕ فُٹ بال چھِ یوان کھۄرو سۭتۍ یہے چھُ فرق اَتھ یِمے گیمہٕ چھِ ییٚتہِ گِندان یِم باقین جاین گِندنہٕ چھِ یِوان باقی کانہہ خصوٗصی گیم چھُ نہٕ یِتھ کَنۍ لبنہٕ یِوان آز کٔشیٖر منٛز کِہینۍ یِتھ کَنۍ برونٹھ ٲسۍ گِندان برونٹھ ٲسۍ لٔٹھکہِ لٹھس گِندان گرن منٛز گِندان سَزٕ کھنَس گِندان آز چھُ نہٕ وۄنۍ گِندان کِہینۍ آز چھُ أزِکۍ یِم شُرۍ چھِ تِم چھِ گیمہٕ گِندان مَگر تِم چھِ گِندان وۄنۍ فونٕنے پٮ۪ٹھ برون أسۍ برونٹھ اوس گِندان کھو کھو وَس بیٚیہِ واریاہ گیمہٕ آسہٕ برونٹھ